یِم پریویٹ کَلاسِز رَٹان ٹیوٗشنَس پٮ۪ٹھ تِم چھِ آسان واریاہ ضروٗری بَچَس خٲطر مےٚ سا رٔٹۍ ٹینتھس منٛز یِم پریویٹ ٹیوٗشَن ہسا روٚٹ مےٚ وَندَس منٛز ہسا چھُنہٕ آسان کَلاسِز کہیٖنۍ تَمہِ موٗجوٗب ہسا چھُ پیٚوان اَسہِ پریویٹ ٹیوٗشن رَٹُن تَمہِ سۭتۍ ہسا چھِ واریاہ فرق گژھان أسی ہسا چھِ أسۍ چھِ اَسہِ چھُ گژھان ڈَبٕل روجن ییٚمہِ سۭتۍ اَگر اَکہِ پھیٖرِ مٔشتھ گژھِ دوٚیمہِ پھیٖرِ یی سُہ سَمجھ سُہ کوچشن یی سَمجھ مےٚ سا رٔٹۍ پَنٕنہِ پَنٕنِس ٹینتھٕ کَلاسس منٛز ہسا رٔٹۍ مےٚ تِمَن دۄین میتھس ساٮ۪ینسس اِنگلِش اُردو ہِسٹری ہسا روٚٹ مےٚ ٹیوٗشن تہٕ ییٚمہِ کِن مےٚ پانٛژھ ساس پیٚو فیٖس بَرُن تَتھ دوران ٲسۍ تِمن ترین رٮ۪تن ہسا پیٚو مطلب تِتھۍ پٲٹھۍ ہسا ہیٚچھنٲوِکھ یہِ تِمو سۭتۍ ہسا چھِ واریاہ فرق پیٚوان سٲنس اٮ۪جُکیشنَس منٛز یِم تہِ کَلاسس منٛز یِم سِٹوٗڈَنٹ ٹیوٗشن چھِ آسان رَٹان اَکہِ پھیٖرِ ہسا اوس پَرناوان ٹیوٗشَن سر بیٚکہِ پھیٖرِ ہسا اوس پَرناوان مطلب سکوٗلُک سر تَمہِ سۭتۍ ہسا گوٚو اَگر سکوٗلُک سر گژھِ ہا مٔشتھ تہٕ ٹیوٗشنُک سر اوس پاوان یاد کہِ کِتھ پٲٹھۍ چھُ آسان کرُن یا توٗشنُک سرن سۭتۍ گژھِ ہا مٔشتھ تہٕ سکوٗلُک سر اوس پاوان یاد کہِ کِتھ پٲٹھۍ چھُ یہِ کوسچن کَرُن سُہ سا چھُ آسان بَچس خٲطرٕ واریاہ ضروٗری ٹیوٗشن ٹیوٗشَن ہسا چھُ امہِ موٗجوٗد یُس ہسا تٔمِس فری ٹایم لاڈِ سُہ ہسا روز تٔمِس ایٚجُکیشنس سۭتۍ تَمہِ سۭتۍ ہسا تٔمۍ سُند مایڈ ہسا بَنہِ سُہ اکھ پَرنُک مایَڈ ہسا بَنہِ نہ تہٕ ہسا اَگر ٹایم روزِ تٔمِس ریسٹ خٲطرٕ یہِ ہسا گِندِ تَتھ ٹایمَس تَمہِ سۭتۍ ہسا گژھِ تٔمِس بٔتھِ واریاہ برابلِم تہٕ سۄ سا روزِ گِندنَس منٛز یُس تٔمِس پَتہٕ ٹایم پَرنُک چھُ آسان تَتھ ٹایمَس تہِ روزِ سُہ مطلب تٔتتھمے گِندنس سۭتۍ ٹوٗشنہٕ سۭتۍ ہسا چھِ اکھ روزان بچہٕ بَند تہٕ ییٚمہِ کِنۍ ہسا چہِ واریاہ محنت کران ییٚلہِ سُہ پَنٕنِس مطلب پَنٕنِس مطلب أندۍ پٔکۍ چھُ وُچھان تَمہِ سۭتۍ چھُ تٔمِس لگان پاے کہِ تَمام بَچہٕ چھِ ٹیوٗشن پَران نہ گرِ تہِ چھِ پَران تِم تِم چھِ سیوٚد محنت کران بیٚیہِ ہسا چھُ ٹیٖچرٕ سُند ٹوٗشنس پٮ۪ٹھ مطلب واریاہ ٹیٖچر مطلب تٕم تہِ یِم واریاہ اَصٕل کالِفَیڑ چھِ آسان بیٚیہ چھِ ہیٚچھناوان تِم آسان سٲلِم سُہ یِم کِنۍ بَچہٕ تہِ چھُ سَمجھ یِوان تہٕ مےٚ کیاہ چھُ بٔتھہِ کَرُن مےٚ کِتھ پٲٹھۍ چھُ پََرُن پَنُن پان بہٕ کِتھ پٲٹھۍ پَنُن کیریر بَناوُن یَتھ دُنیاہَس منٛز ٹیوٗشنَ ہسا چھُ واریاہ ضروٗری أکِس بَچس خٲطرٕ تہ ییٚمہِ سۭتۍ سُہ واریاہ فرق چھِ پیٚوان اَتھ سَبقس منٛز